اَسَلامُ علیکُم یہِ چھِ حظ پَرویز ریسٹورنٛٹ اینٛڈ کیفے شُپین جناب مےٚ حظ کریاو مےٚ اوس کوٚرمُت حظ گنٹہٕ برٛونٛٹھ اوس مےٚ کوٚرمُت آرڈر یِم حظ وازوان اوس مےٚ آرڈَر کوٚرمُت یَتھ منٛز چِک چِکَن اوس مےٚ کوٚرمُت آرڈَر بیٚیہِ اوسُم کوٚرمُت کَباب کانتی بیٚیہِ اوسُم بِریانی زٕ ترٛےٚ کٔرمٕژ آرڈَر مگر مےٚ گوٚو گھنٹہٕ پرٛارن مےٚ چھُ نہٕ مےٚ گوٚو مےٚ ووت نہٕ وُنہِ سامان کِہیٖنٛۍ تِکیٛازِ مےٚ ٲسۍ پٔژھۍ ٲسِم تِم گَرِ یِنۍ تہٕ تِم آے تہٕ بہٕ اوسُس أتھۍ پرٛارن تہٕ وُنۍ چھِ مےٚ یِوان میسیج حظ آیہِ مےٚ میسیج ہے ژےٚ ہسا چھُے ژےٚ ہسا گوٚو یہِ ڈِلؤٲرڈ ژےٚ ہسا ووتُے یہِ سامان وامان سورُے یَوِٕ کِنۍ ییٚمہِ کِنۍ مےٚ مےٚ چھُ نہٕ کِہیٖنٛۍ روٚٹمُت سامان وامان کِہیٖنٛۍ تہٕ پۅنٛسہٕ ٲسِو تۄہہِ گۄڈَے نِمٕتۍ مےٚ ٲسۍ کٔرمٕژ گۄڈے پیمٮ۪نٛٹ تہٕ تِم تہِ گٔے اوٗرۍ پۅنٛسہٕ تہِ نہَ روٚٹ مےٚ سامان وۄنۍ کٔرۍتو کٲم مےٚ وۅنۍ وُچھ توتہِ یہِ یہِ سامانٕے گوٚو تہٕ گوٚو کوٚر یُس یہِ نَفَر یور تۄہہِ سوٗزوٕ یا نہٕ مےٚ نِش کیٚنٛہہ أمۍ چھِ خبر کٔمِس نفرَس ایٚڈرَسَس یُس مےٚ تۄہہِ ایٚڈرَس سیٚنٛڈ کوٚروٕ تَتھ ایٚڈرَسَس چھُ نہٕ أمۍ ڈِلو أمۍ چھُ خبر کٔمِس نفرَس اَتہِ سیٚنٛڈ دیُتمُت تہٕ تۄہہِ کَرو یَپٲرۍ میسیج یا مےٚ ہَسا آرڈَر سا روٚٹوٕ تۄہہِ آرڈَر ڈیلِوٲرڈ تہٕ تَتھ وُچھتو اَتھ جلدی کیٛاہ حِساب کِتاب چھِ گۄڈٕ دِتُو تُہۍ دۄنٛکھَے مےٚ مےٚ ٲسۍ پٔژھۍ تہٕ یِنہٕ وٲلۍ نَتہٕ سوٗزِو مےٚ جلدی بدل سِیُن یہِ آرڈَر یُس مےٚ چھُ سُہ سوٗزِو الگ تہٕ نَتہٕ سوٗزۍتو مےٚ پۅنٛسہٕ واپَس بہٕ اَنہٕ بدل کُنہِ جایہِ بیٚیہِ تہِ چھِ ریسٹورَنٛٹ تہٕ بہٕ اَنہٕ تِمنٕے نِش تیٚلہِ تہٕ بیٚیہِ یۄس تۄہہِ مےٚ یہِ دونٛکہٕ دیُتوٕ اَتھ تہِ دِیٖتو مےٚ کیٚنٛہہ کَمپَنسیشَن مےٚ کٔرۍتو جلدی یہِ پیمٮ۪نٛٹ پَنٕنۍ واپَس یا سوٗزتو مےٚ نَیے مےٚ اوس بوٗزمُت تُہٕنٛدِ ریٚسٹورنٛٹ کیٛازِ بہٕ اوسُس اَنَن تُہٕنٛدِ ریٚسٹورنٛٹ پٮ۪ٹھ واریاہ زیادٕ تہٕ مگر تۄہہِ چھُو نہٕ وۄنۍ احساسا وحساسا کیٚنٛہہ تۄہہِ چھُو خبر کیٚمِس دیُتمُت اَتھ کٔرۍتو بیٚیہِ کَمپٕلین أمِس نفرَس یے دیُتمُت تہٕ دیُتمُت کیٛاز چھُتھ ژےٚ مےٚ اوس وارٕ کار فون نمبر دیُتمُت تہٕ أمۍ چھُ نہٕ میٛٲنِس ایٚڈرَسَس پٮ۪ٹھ یا کال کَرِ ہے مےٚ تَتتھَس ییٚمہِ ساتہٕ یہِ وات أتھٮ۪ن اوس اگر مےٚ یہِ فون کَرِ ہے بہٕ تُلہٕ ہا فون بہٕ دَپہٕ ہَس بٕے چھُس أمۍ چھُ نہٕ فون وون کوٚرمُت کیٚنٛہہ أمۍ چھُ خبر مےٚ چھُ ناو ایجاز احمد اگر مےٚ ناو چھُ أمۍ چھُ خبر کٔمِس بیٚیہِ بیٚیِس ایجاز احمدَس دِتمُت اَتھ وُچھتو اَتھ وُچھتو جلدی یہِ کیٛاہ گوٚو تہٕ مےٚ کٔرۍتو بیٚیہِ پَنٕنۍ یہِ اَتھ ؤنۍتو مےٚ اَتھ کیٛاہ کٔرِو وۅنۍ